ہیلو وعلیکُم سلام اہَن حظ ٹھیٖک تُہۍ چھو حظ ٹھیٖک اَہَن حظ بہٕ حظ چھےٚ سٕے روزی بَنڈپورِ پٮ۪ٹھ آ آ أسۍ حظ چھِ بوٹ چلاوان اَہن حظ أسۍ حظ آز حظ چھُنہٕ اسہِ ییٚتہ کِہیٖنۍ نہ نہ حظ آز حظ درٛایی نہٕ أسی اور اَسہِ ٲس تھوڑا کٲم گَرِ تَوَے آ یِیُو حظ مگر صُبحَس چھُ یُن تَیٚلہِ أسۍ حظ چھِ واریاہ دوٗر أسۍ حظ تھاوو أتی بوٹھ راتَس نہٕ حظ اَسہِ حظ چھِ کٲم گَرِ تَوَٕے حظ ہیٚکہِ نہٕ أسۍ اَکھ گٔژھِتھ کِہیٖنۍ اور آ آ اَگر تُہۍ راتھ آیو نہ حظ راتھ اوس مےٚ گۄڈنیُکُے نمبر صُبحَس چھِ وٕ مےٚ دویِم نَمبر مےٚ حظ چھِ سُہ دۄیہِ بَجہِ بٲگِن لیٹ حظ چھِ گژھان مگر چھُنہٕ حظ نَمبرٕ حِساب ترٛاوٕنۍ پیٚوان ناوٕ اور تِم کَتہِ مانَن مےٚ نہ نہ تیٚلہِ چھُ بیٚکِس نایہِ کھَسُن

تیٚلہِ حظ چھُو یُن دۄیہِ بَجہ دۄیہِ بَجہ چھِ مےٚ نمبَر تَتھ اَکھ نِوان وِو پویِنٛٹ بیٚیہِ نیوان مانَس بَل بیٚیہِ نیوان یَتھ چھُنہٕ حظ راوُنٛڈ آسان کَرُن کٲنٛسہِ وَلرَس تہ تور تہِ نِوان آ ییٖتِس ٹایمَس بیٚہِو تُہۍ تیٖتِس ٹایمَس آ واپَس تہِ حظ ہٮ۪کو أسۍ اِتھ آ دۄیہِ بَجہِ بَٲگۍ ییٖزیٚو مَگر آ دۄیہِ بَجہِ بٔگۍ آسہِ مےٚ نَمبر بہٕ آسہٕ پیٛاران تٔتی وعلیکُم سلام